آ یُس مےٚ دوٚیِم آڈر کوٚر پروڈَکٹ سُہ کَریو مےٚ آڈر ریفرِجِریٹر یُس مےٚ ریفِجریٹر آڈر کَرے تَمِچ واریاہ کیٚنہہ مطلب مےٚ باسیو گۄڈٕنیتھ سُہ بہتٔریٖن ییٚلہِ سُہ چلان اوس أکِس دۄن ہَفتَن چَلیو سُہ ہاڈلی رٮ۪تَس چلیو سُہ اَصٕل پٲٹھۍ تَمہِ پَتہٕ گے تَتھ تِم پروبلِم مطلب اَسہِ گوٚو پَتہٕ رِگریٹ کہِ اَسہِ کیازِ اَنے یہِ دوٚیِم آدڑ اَسہِ کیازِ اَنے یِم پَتہٕ تیٖژاہ مطلب ٹریول وغیرہ مطلب اَتیتھ گۄڈٕنیتھ اوس گۄڈٕنیتھٕے یُس تَتھ کَمپریسَر اوس سُہ تہِ گوٚو تَتھ خراب یا فین اوس نہٕ تَتھ چَلٲنی تِم تِم پیٚیہِ تَتھ شیرٕنۍ سٲری نیہِ بیٚیہِ اوس تَتھ گۄڈٕنیتھے اکھ چیٖز ییٚمیُک یُس تہِ چیٖز اسہِ آڈر چھِ کران ییٚتہِ سُہ چھُنہٕ اٮ۪کچُوَل ووت نہٕ سُہ تیُتھ کیٚنہہ کیازِ کہِ حٔقیٖقت گژھِ وَنٕنۍ ریلٹی گژھِ وَنٕنۍ یُتھ اَسہِ آڈر کوٚر تیُتھ ووت نہٕ کِہیٖنۍ ووت نہٕ تیُتھ بیٚیہِ اوس مطلب مےٚ شوق بہٕ اوسُس ونان آڈرَس پٮ۪ٹھ چھُ واتان یَتُھ پروڈَکٹ ہُہ یہِ مگر تَمہِ سۭتۍ مِلیو دۄنکھٕے تیُتھ پروڈَکٹ ووت نہٕ کِہینۍ اون ٹایمَس پٮ۪ٹھ بیٚیہِ ووت نہٕ اون ٹایمَس پٮ۪ٹھ پروڈَکٹ کِہیٖنۍ تَمہِ پَتہٕ ییٚلہِ اوس اِنسٹال کَرُن لاگُن ییٚلہِ اوس تَتھ تہِ آیہِ اِنسٹال وٲلۍ کَرن وٲلی آیہِ لیٹ واریاہ لیٹ آیہِ یُس زَن تِمَو پَتہٕ ٹایمَس پٮ۪ٹھ سُہ اِنسٹال کوٚر کِہیٖنۍ بیٚیہِ گوٚو یہِ واریاہ اٮ۪کٔسپیسیو پَتہٕ یِم چھِ پَتہٕ اَگر تَتھ پَتہٕ أسۍ کِلیم کَرو کہِ دوٚیِم دوٚیمہِ لَٹہِ ہسا یِم چھِنہٕ پَتہٕ یِوان ٹایمَس پٮ۪ٹھ پَتہٕ کِہیٖنۍ نہٕ یِم چھِ واریاہ پروبلِم کران یِمو چیٖزَو سۭتۍ چھُ گژھان کَسٹمَر واریاہ تَنگ یِم چیٖز گژھن نہٕ کَسٹَمَر اٮ۪کٔسپِرینٔس کَرٕنۍ کیٚنہہ آ بیٚیہِ کوٚر مےٚ اکھ چیٖز یُس مےٚ مطلب پیمینٹ کوٚر سُہ چھُ پیوان گۄڈٕنیتھٕے کَرُن تَتھ پیوٚو نہٕ ای ایم آی تھروٗ گوٚو نہٕ کِہیٖنۍ اَسہِ پیوٚو وَن ٹایم اِنسٹالمینٹ کَرُن تِم چیٖز گے مےٚ اٮ۪کٔسپِرینٔس تَمہِ سۭتۍ یِم مےٚ پیوٚو واریاہ تَمہِ سۭتۍ دِکَت گے مےٚ تَمہِ پروڈَکٹ سۭتۍ بیٚیہِ اوس نہٕ سُہ تَمہِ آیہِ تیُتھ کیٚنہہ تَتھ سپیشَلٹی کیٚنہہ یُس بہٕ ہیٚکہٕ ؤنکیٚس ؤنِتھ تِتھۍ کیٚنہہ فیٖچر پَتہٕ اوس چلان اَصٕل پٲٹھۍ مَگر گۄڈٕنیتھ لٔجۍ تَتھ واریاہ خَرچہٕ ؤنکیٚس تہِ چھُ چَلان مَگر تَمہِ آیہِ چھُنہٕ چَلان کیٚنہہ